سوشَل کامہِ چھِ یا أسۍ وَنو کَلچَر کامہِ چھِ یِم پرٛیٚکٹِس وَنو یا رَسمہِ رِواج بَنٛڈ پۄرِ سٲنِس بَنڈ پورِس منٛز یَتھ کٔنۍ ڈِفرَنٹ ڈسٹرکَن منٛز باقِیَن ڈِسٹرکَن منٛز پَن پَنٕنۍ کیٚنٛہہ خصوٗصِیَت چھ یِتھَے کٔنۍ چھِ سٲنِس بَنٛڈپورِس منٛز تہٕ یُس زَن علِم اَدَب آ علِم اَدَب تہٕ آب سۭتۍ زاننہٕ چھُ یِوان یِتھَے کٔنۍ پرٛٮ۪تھ کانٛہہ ڈِسٹرک چھ یِوان پَن پَننہِ خوبی ہٕنٛدۍ سۭتۍ زاننہٕ بَنٛڈپورِس منٛز گۄڈٕنیٚتھٕے یُس زَن چھ امیُک آب چھُ اَتھ باقِیو ڈِسٹرکو نِش اَلَگ بَناوان بَنٛڈپورِیُک وۄلُر لیک یِم چھِ اَتھ اَلَگ بَناوان بیٚیہِ ییٚتہِ زَن چھِ ڈِفرَنٹ فےٚ یِم چھِ یِوان مٲلہٕ چھِ یِوان مناونہٕ یا ڈِفرَنٹ کیاہ چھِ اَتھ وَنان ییٚتہِ چھِ وارِیاہَن کوٚمنٹی روزان یِم ڈِفرَنٹ طبقَہٕ روزان یِمو منٛز شیخ چھِ تہٕ گَنَایی چھِ ڈانگَر چھِ یِمَے شیخ چھِ شُپۍ وُپۍ وونان یِتھَے کٔنۍ ڈانگَر چھِ کانٛگرِ وانٛگرِ وَونان یا گَنایی تِم تہِ چھِ کانٛگرِ وونان اَگَر کُنہِ تہِ جایہِ باقِیو ڈِسٹرکو منٛز چھ وَنان ہے بَنٛڈپورِچ کانٛگَر یِم بَنٛڈپورٕکۍ شُپۍ یِم یِتھَے کَٔنۍ یا بَنٛڈپورٕکۍ کیاہ چھِ اَتھ وَنان بَنٛڈپور چہِ کنٛڈلہٕ یِتھَے کٔنۍ زِ باقٕے چیز تہِ چھِ یہِ چھِ اکھ اَکھ شَکَل دِوان یِم چیز چھِ اَکھ شَکَل دِوان سٲنِس بَنٛڈپور ڈِسٹرکَس ییٚتہِ چھِ یِوان مُختٔلِف قٕسمَن ہنٛد کَلچَرَل یِم زَن سٲنۍ رِواج چھِ تہٕ تِم یِوان کَرنہٕ یِتھَے کٔنۍ سون وَن وُن تہٕ گیٚوُن سُہٕ خانٛدرَن منٛز سُہ روٚف چھِ أسۍ کَران یا وَرسہٕ چھِ آسان کُنہِ جایہِ یا ہینٛڈیکرافٹ چھِ آسان شال وونٕنۍ پَشمین وونٕنۍ یِم چیز یِتھ منٛز ٹۄپہٕ کٲم تہٕ چھِ تِلہٕ لاگُن چھ وارِیاہ وارِیاہ چیز یِم زَن سٲنِس بَنٛڈپورِس اَکھ نِشٲنی چھ دِوان